یِم ہسا یِم وٕڑوٕنۍ جانور چھِ آسان یہِ ہسا چھِ قۄدرَتٕچ اکھ بَڑٕ خوٗبصوٗرت کِرٛییشَن اَکھ ذات اکھ ہسا چھِ یہِ قۄدرتٕچ یِم ہسا چھِ وٕڑان یِمَن چھِ آسان پَکھٕ بیٚیہِ چھِکھ آسان تونٛت تہِ چھَکھ آسان تونٛتہِ سۭتۍ چھِ یِم کھٮ۪وان پَکھو سۭتۍ چھِ یِم وٕڑان بیٚیہِ ہسا چھِ یِمَن کھۄر تہِ آسان ییٚمہِ سۭتۍ ہسا یِم کانٛہہ چیٖز چھِ رَٹان اَگر کانٛہہ چیٖز آسہِ زیوٗٹھ یا ژَٹُن آسٮ۪کھ تِم چھِ کھۄرَن تَل تھاوان یہِ پَتہٕ ہسا چھِ یِم ژَٹان یہِ ہسا چھُ اَگر أسۍ ہمسایَس منٛز یا پَنٛنِس أنٛدۍ پٔکِس منٛز اَگر اَسہِ یِم بٲڈٕس وٲڈٕس چھِ تھاوان یہِ ہسا چھُ واریاہ زَبردست چیٖز آسان اَمہِ سۭتۍ ہسا چھُ خوشوُن نَظارٕ بَنان اَمہِ سۭتۍ ہسا چھُ واریاہ زَبَردست خوشوُن نَظارٕ بَنان یِہٕنٛز آواز تہِ ہسا چھِ بَڑٕ پٕلیزٮ۪نٛٹ آسان زَبردست آسان اَمہِ سۭتۍ ہسا چھُ اِنسان خوش گژھان صُبحٲے چھِ یِم آسان یِم پَنٕنۍ آواز کَران اَمہِ سۭتۍ ہسا چھُ اِنسان بڑٕ خوش روزان یِم ہسا یِم بٲڈٕس چھِ یِم پٔرِنٛدٕ چھِ یِمَن خٲطرٕ ہسا گژھِ آسٕنۍ واریاہ وارِہو قٕسمو فیٖڈ گژھِ یِمَن آسٕنۍ وارِہو قٕسمو گژھِ یِمَن فیٖڈ آسٕںۍ اَکٕے فیٖڈ گژھِ نہٕ آسٕنۍ کیٚنٛہہ اَگر ہسا واریاہ فیٖڈ آسَن تیٚلہِ تہِ ہسا چھِ یِم یِم پٔرِنٛدٕ چھِ یِم ہسا چھِ اٮ۪ٹرٮ۪کٹ گژھان یِم ہسا چھِ أتھۍ جایہِ کُن یِوان أتھۍ جگہَس یِوان بیٚیہِ ہسا چھُ پٔرِنٛدٕ اٮ۪ٹرٮ۪کٹ کَرنہٕ خٲطرٕ ہسا چھِ واریاہ ضٔروٗری یہِ اٮ۪ٹماسپھِیَر کیُتھ آسہِ اَتیُک اَتیُک اوٚنٛد پوٚک کیُتھ آسہِ یَتھ جگہَس پٮ۪ٹھ اَسہِ یِم پٔرِنٛدٕ چھِ تھاوٕنۍ اَتھ گژھِ آسُن اوٚنٛد پوٚک گژھَن کُلۍ کٔٹۍ آسٕنۍ بیٚیہِ گژھِ نہٕ زیادٕ کرٛاوڈٕڈ ایریا گژھِ نہٕ آسُن کیٚنٛہہ یہِ ہسا گژھِ اَلگ آسُن گامہٕ یہِ بٔستی اَلگ ہسا گژھِ یہِ آسُن جَنٛگلَس کُن ہسا گژھِ یہِ آسُن یَتھ کُن کُلۍ وُلۍ آسَن تہٕ تَمہِ سۭتۍ ہسا چھُ واریاہ مدتھ مِلان یِم پٔرِنٛدٕ یِم چھِ یِوان تیٚلی اُکُن بیٚیہِ ہسا گژھَن اَتہِ واریاہ کُلۍ آسٕنۍ یِم کُلۍ ہسا چھِ یِم آسان یِم ہسا چھِ یِمَن جگہ دِوان بیٚہنہٕ خٲطرٕ اَتھ منٛز ہسا چھِ یِم پَنُن اول بَناوان ییٚلہِ اول بَنایَن پَتہٕ چھِ تِم ترٛاوان تَتھ منٛز ٹھوٗل ییٚلہِ ٹھوٗل ترٛٲیِکھ پَتہٕ چھِ یِمَن ٹھوٗلَن دِوان تِم پھَہ نٔے نٔے بَچہٕ چھِ پَتہٕ جَنَم نَوان اَتھ منٛز ہسا چھِ یِم کیٚنٛہہ بیٚیہِ کیٚنٛہہ پٔرِنٛدٕ ہسا چھِ آسان یِم ہسا چھِ پالِنیشَن تہِ کران یِم ہسا چھِ پالِنیشَن تہِ کران ییٚمہِ سۭتۍ اَسہِ کرٛاپ کَلٹِویشنہِ منٛز چھِ مدتھ مِلان اَمہِ سۭتۍ ہسا چھِ پرٛوڈَکٹِوِٹی اَصٕل گژھان بیٚیہِ ہسا گژھِ یِمَن آسُن اَگر أسۍ کُنہِ جایہِ تھاوہو یِم پٔرِنٛدٕ اٮ۪ٹرٮ۪کٹ کرنہٕ خٲطرٕ اَتہِ گژھِ آب تہِ آسُن اَتہِ گژھِ پرٛٮ۪تھ کانٛہہ چیٖز آسُن اَصٕل آب تہِ گژھِ آسُن تہٕ یِتھ کٔنۍ زَن أمۍ سُنٛد یہِ حظ یِم ضٔروٗرَت چھِ ترٛیش ویش چٮ۪وان یِم چٮ۪ن ترٛیش اَتی تہٕ یِمَن گژھِ نہٕ پرٛابلِم کیٚنٛہہ بیٚیہِ ہسا گژھِ یہِ کینٛژَن بیٚیہِ ہسا گژھِ یِمَن آسُن یہِ یِمَن گژھِ کول تہِ گژھِ یِمَن بَنٲیِتھ آسُن اَگر نَہ سا یِم پانہٕ بَنایَن یِمن گژھِ اول تہِ آسُن یِتھ کٔنۍ ہسا کیٚنٛہہ جانور چھِ آسان تِم یِمن ہسا اول چھِ یِوان بَناونہٕ یِم بٔڑۍ چھِ آسان یِمَن ہسا چھُ پٮ۪وان اول بَناوُن یِم ہسا یِم ٲلۍ چھِ اَتھ ہسا گژھِ آسُن بڑٕ زَبردست اَنٛدازَس منٛز گژھِ آسُن اَتھ اٮ۪نٹرٛینٕس یِمن اَژنہٕ خٲطرٕ ہسا گژھِ جگہ آسُن بیٚیہِ ہسا گژھِ یہِ سردی اَگر آسہِ وَنٛدَس منٛز تہِ گژھَن یِم ہٮ۪کن اَتہِ روٗزِتھ تیُتھ گرمی ہُنٛد سِسٹم گژھِ اَتہِ آسُن اَتھ گژھِ آسُن تَلہٕ کیٚنٛہہ ترٛٲیِتھ یا گاسہٕ واسہٕ گژھِ آسُن کیٚنٛہہ ترٛٲیِتھ اَمہِ سۭتۍ ہسا چھُ واریاہ مدتھ مِلان یِم چھِ روزان تیٚلہِ اَتی نَتہٕ اَگر اَتہِ سَردی ٲس تیٚلہِ ژَلَن یِم اَتہِ ضٔروٗری کَتھاہ ییٚلہِ یمَن تۭر لَگہِ یِم بیٚہَن نہٕ اَتہِ کیٚنٛہہ یِم ژَلَن بیٚیہِ گژھِ نہٕ یِمَن اَتہِ آسٕنۍ زیادٕ دَوٲیات گَژھَن نہٕ آسٕنۍ اَتھ اور گژھِ نہٕ اِنسان دوا وَوہ چھَکُن کیٚنٛہہ تِکیٛازِ اَگر دوا اوس اَتھ منٛز یِمن ہسا گژھَن تیٚلہِ یِم مرَن تیٚلہِ ییٚلہِ یِم دوا کھٮ۪ن تہٕ یِم ہسا مرَن